یَتھ علاقَس منٛز بہٕ روزان چھَس تمۍ علاقٕکۍ لوٗکھ یم چھِ آسان تم چھِ موسلی پران پرون پران تم چھِ پنٕنۍ عالا تعلیٖم حٲصل کرنہٕ باپتھ پننٮ۪ن شہر نیٚبرٕ نیران پننٮ۪ن گام نیٚبر نیران یِتھ پٲٹھۍ تہِ اگر أسۍ وٕچھو یم گام چھِ آسان یِمن منٛز چھنہٕ تیٖژاہ تعلیٖم آسان کہیٖنۍ تہِ تیوٗتاہ چھَنہٕ یِمن منٛز تیٖژا فیسلٹیٖز چھَنہٕ آسان کہیٖنۍ کہِ اِنسان کیاہ ہیٚکہِ اِنسان کیاہ ہیٚکہِ تِم پرنٲیِتھ تِم مطلب تِمن انسان کیاہ ہیٚکہِ پَنُن پان برٛونٹھ پَکنٲیِتھ ایٖژاہ تعلیٖم حٲصل کرنہٕ باوجوٗد چھِ پَتہٕ میانہِ گامٕکۍ لوٗکھ یِم چھِ تِٕ چھِ موسلی نیران تِم چھِ گورمینٹ جاب کَران تِکیازِ اگر أسۍ وٕچھو کشمیٖرس منٛز یُس پرایویٹ سیٚکٹر چھُ سُہ چھُنہٕ تیوٗتاہ ہاے فاے پرایویٹ سیٚکٹر کہیٖنۍ ییٚتہِ چھنہٕ تیٖتیاہ پرایویٹ سیٚکٹرس منٛز چھنہٕ تیٖتیاہ جابٕس ایویلیبلتی چھنہٕ کہیٖنۍ گورمینٹ جاب یُس کَرِ تٔمِس چھِ یہِ چھِ اکھ گورمینٹ جابہٕ سۭتۍ چھُ اَسہِ اکھ یہِ فٲیدٕ روزان کہِ یُس

مطلب کانہہ ہیٚور بۄن چھُ گژھان پتہٕ چھِ ہیٚکان اکھ گورمینٹ ییٚلہِ جاب ییٚلہِ چھِ آسان اتٮ۪تھ چھِ اکھ شورٹی آسان کہِ اگر مےٚ پانَس کینہہ اوٗنچ نیٖچ آسہِ میانہِ فیملی پَکناوَن وٲلۍ چھِ اَتہِ موٗجوٗد یا اگر خدا نہ خاصتہ مےٚ مطلب پگہہ کانہہ باڑ چھِ یِوان یا کانہہ نیچرل کٕلیمٹی چھِ یِوان پتہٕ ہیٚکہٕ بہٕ تتھ منٛز گژھِ مےٚ کینٛہہ نۄقصان یہِ چھِ مےٚ پرووایڈ کران تم سورسِز کہِ بہٕ ہیٚکہٕ پَنُن پَنُن گَرٕ پَکنٲیِتھ اِوٕن کہِ اگر نہِ بہٕ جابس منٛز کَژھٕ تہٕ کہینۍ اتھ پٲٹھۍ پٮ۪نشن چھ آسان یُس نہٕ پریویٹ سیٚکٹرس منٛز یُس یہِ چیٖز چھ یہِ چھنہٕ بلکل چھنہٕ پریویٹ سیٚکٹرس منٛز یہِ چیٖز آسان کہیٖنۍ وَ اگر وٕچھو کہِ میانہِ علاقٕکۍ یِم لوٗکھ چھِ تِم کِتھ پٲٹھۍ چھ تِم کِتھ پٲٹھۍ چھِ برونٛٹھ پکناوان موسلی یِم میانہِ علاقٕکۍ لُکھ چھِ تم چھ یم یوٗت چھِ تِم چھِ پرنہٕ خٲطرٕ گۄڈنیٚتھٕے گژھان پَنٕنۍ گام نیٚبَر شہرن کُن چھِ گژھان پرنہٕ خٲطرٕ تاکہِ تہٕنٛز یۄس پڑٲے چھِ سۄ گژھِ کمپٕلیٖٹ تمن ہٕنٛز یُس یہِ چھِ پَرنُک یُس تمَن چاہت چھِ سۄ گژھِ کمپٕلیٖٹ اکھ ییٚلہِ ییٚلی کانٛہہ پران چھُ تیٚلی چھ پتہٕ تٔمِس جاب ملان تِکیازِ گورمینٹ جابس خٲطرٕ یِم رٕکویرمینٹٕس چھِ آسان تِم چھِ واریاہ ہاے آسان تِکیازِ گورمینٹ جاب اتہِ چھِ آسان واریاہ لوٗکھ لاینہِ منٛز کھڑا گٔمٕتۍ اسہِ چھ گورمینٹ جاب ضوٚرتھ مگر یہِ چھِ آسان یِمن چھِ اکھ رٕکویرمینٹ چھ واریاہ زیادٕ آسان اِتھے پٲٹھۍ اگر أسۍ وٕچھو کہِ تم چھِ ٹِپِکَل جاب اگر أسۍ وٕچھو ٕم چھِ گورمینٹ جاب ٹِپِکٔلی رَٹان یا اَسہِ چھ پتہٕ تم کانٛہہ پریویٹ سیٚکٹر کھُلاوان اِتھ پٲٹھۍ دُکان چھِ کھُلاوان یا کُنہِ جایہِ چھِ مطلب کُنہِ بِزنسَس منٛز یِوان یا بِزنِس سٹاٹ کران تاکہِ یُس تُہُنٛد لایِولی ہُڈ چھُ سُہ گَژھِ بہتر